کٲشِر زبانہِ ہٕنٛز تٲریٖخ توٲریٖخ دانَو مُطٲبِق چھِ کٲشِر زبان اَصلَس منٛز دردِک زبانَن ہٕنٛدِس گرٛوپَس سۭتۍ تعلُق تھاوان یَتھ منٛز کم او بیش باہ یا بہَو کھۄتہٕ زیادٕ زبان بولنہٕ چھِ یِوان یِم چھِ تِم زبانہٕ یِم سَب کانٹِنینٹَس منٛز دردِستانَس منٛز یَتھ منٛز پٲکِستانٕکۍ تہٕ ہُنٛدوستانٕکۍ کیٚنٛہہ پہٲڑی علاقہٕ یِوان چھِ تہٕ کشمیٖرِیٖز کٲشِرِ زبانہِ ہُنٛد لَچَک تہٕ امیُک تُلہٕ ترٛاو چھُ دَردِک زبانَن سۭتۍ میلان جُلان یَتھ منٛز یِمَن زبانَن منٛز شِنا پہٲڑی پَشتوٗ کشمیٖری تہٕ واریاہ زبانہٕ رٔلِتھ میٖلِتھ کشمیٖری زبانہِ سۭتۍ میل کھیٚوان چھُ توٲریٖخ کہِ حوالہٕ کٲشِر زبان چھُ اَصلَس منٛز دردِستانَس منٛز مُختلِف لُکَن ہُنٛد میٖلِتھ جُلِتھ روزنہٕ سۭتۍ بارسَس آمٕژ تہٕ اَتھ زبانہِ چھُ پَنُن اَکھ لیٚکھنُک تہٕ وَنٛنُک طریٖقہٕ یعنی کٲشِر زبان چھُ اَکھ پَنُن رَسمُ الخط تہٕ پَنُن سِکرِپٹہٕ تہٕ اَمہِ علاوٕ وِزِ وِزِ مُختلِف قومَن ہُنٛد اَثر رٔٹِتھ گٔے کٲشِر زبان مُتٲثِر یَتھ منٛز کٲشِرِ زبانہِ پٮ۪ٹھ بوٚڈ بارٕ اثَر ہِنٛدوٗاِزمُک چھِ تہٕ پرٛٮ۪تھ کالہِ اوس ہِنٛدوٗاِزِم یعنی سَنَسکرتُک اَثر روٗد کٲشِرِ زبانہِ پٮ۪ٹھ تہٕ اَتھ منٛز آیہِ واریاہ الفاظ سَنَسکرٛت زبانہِ ہٕنٛدۍ لبنہٕ تہٕ تَمہِ پتہٕ آو کٲشِرِ زبانہِ پٮ۪ٹھ زیادٕ اثر عربٕکٮ۪ن لُکَن ہُنٛد یَتھ منٛز پتہٕ واریاہ الفاظ فارسی تہٕ عربی شٲمِل گٔژھِتھ یہِ زبان بِلکُل تبدیٖل گٔژھِتھ أکِس نٔیِس ڈانچَس منٛز سَپدِ کٲشِر زبان چھِ اَکھ زِنٛدٕ زبان یُس باقِیَن زبانَن ہُنٛد اثَر رٔٹِتھ وقتہٕ وقتہٕ تبدیٖل گٔژھِتھ تہٕ وقتہٕ وقتہٕ نَیَن نَیَن ناوَن پانَس منٛز جذب کٔرِتھ تِمَن ہُنٛد اَثر رٔٹِتھ وقتہٕ وقتہٕ تبدیٖل گَژھان چھُ تہٕ اوُوَر آل یِتھٮ۪ن ؤری یَن منٛز روٗز کٲشِر زبان اَکھ بہتریٖن تہٕ مٔدٕر بولَن والٮ۪ن زبان ماننہٕ یِوان تہٕ وُنیُکتانۍ چھِ کٲشِرِس منٛز بےٚ حد تہٕ مُختلِف لِٹریچَر لیٚکھنہٕ تہٕ پرنہٕ آمُت یَتھ منٛز کٲشِرِ زبانہِ ہُنٛد تمام تَر امیُک ارتقا امیُک ایوٗلیٛوٗشَن ڈِسکَس کَرنہٕ آمُت چھُ تہٕ کَم او بیش چھُ کٲشِرِ زبانہِ پٮ۪ٹھ تقریٖبَن ہر أکۍ مذہب کہِ کٮ۪ن لُکَن ہُنٛد اثر لَبنہٕ یِوان تہٕ علاقی بُنیادَن پٮ۪ٹھ تہِ چھِ یہِ کٲشِرِ زبانہِ منٛز مُختلِف رَنٛگ تہٕ بولنٕکۍ طریٖقہٕ لبنہٕ یِوان یِمَن منٛز کٲشِرِس کٲشِرِس منٛز نارتھُک ساوتھُک تہٕ سینٹرَل کَشمیٖرٕچ زبان بولنٕکۍ لٮ۪حاظ مُختلِف سَمٛجَن یِوان چھِ یَتھ منٛز چیٖزَن ہُنٛد ناو تہٕ چیٖزَن ہٕنٛز پہچھان تہٕ وَنٛنُک طریٖقہٕ تہٕ بِلکُل مُختلِف چھُ تہٕ اِتھٕ کٔنٮ۪تھ چھِ یہِ اَکھ زِنٛدٕ مِثال زِ کٲشِر زبان چھِ اَکھ زِنٛدٕ زبان یۄس باقِیَن زبانَن ہُنٛد اثر رٔٹِتھ تہٕ موجوٗداہ زمانَس منٛز چھُ سارنٕے چیٖزَن ہُنٛد ناو ہٮ۪کان اَتھ منٛز أسۍ بوٗلِتھ